ہیٚلو اسلام علیکُم اَہَن ٹھیٖک پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک اَہَن حظ قٲلیٖن چھِ اَدٕ تُہۍ یِیِو دُکانَس پیٚٹھ تُہۍ وُچھِو قٲلیٖن اَصٕل پاٹھۍ اَدٕ حظ اَدٕ حظ